ہِنٛدوستانَس منٛز چھِ واریاہ زیادٕ مُختلِف قٕسمٕکۍ فیسٹِولٕز مَناونہٕ یِوان یِمو منٛز سارِوٕے کھۄتہٕ بٔڈۍ فیسٹِولٕز چھِ یِتھٕ کٔنۍ عیٖد ہولی تہٕ دِوالی مَناونہٕ یِوان عیٖد چھِ مُسلمانَن ہٕنٛز تیٚہوار آسان یِم تِم یُس تِم عیٖد چھِس ؤرۍیَس منٛز دۄیہِ پھِر آسان اکھ چھِ لۄکٕٹۍ عیٖد یَتھ أسۍ عیٖد الاضحیٰ چھِ عیدالفطر چھِ وَنان بیٚیہِ چھِ بٔڈ عیٖد یَتھ أسۍ عیٖدالاضحیٰ یا بکر عیٖد تہِ چھِ وَنان یِم چھِ مُسلمانَن ہٕنٛدۍ فیسٹِوَلٕز آسان لۅکٕٹۍ عیٖد یا عیدُل فِطر چھِ یِوان مناونہٕ یِم روزو پَتہٕ یُس أسۍ رَمضانَس منٛز تٕرٛہ روز چھِ تھاوان تَمہِ چہِ خُشی منٛز چھُ سُہ یِوان مَناونہٕ بَکر عیٖد چھِ یِوان مَناونہٕ ییٚمہِ دۄہ أسۍ قُربانی وغیرہ چھِ مُسلمان کَران ییٚمہِ علاوٕ چھِ دیوالی دیوالی چھِ ہِن یۄس ہِنٛدوٗ دَھرم چھِ تمیُک اَکھ واریاہ بوٚڈ فیسٹِوَل یِم یِتھٕ کٔنۍ چھِ تِم چھِ تَتھ منٛز زیادٕ کھۄتہٕ زیادٕ یِم شَمع یا دیا چھِ آسان تِمَن چھِ زالان تہٕ پَنُن یُس آس پاس چھِ آسان پَنُن گَرِ یا پَنُن یِم آنٛگَن وَغیرہ چھِ سُہ چھِ تِمو سۭتۍ سَجاوان بیٚیہِ چھِ تِم ڈِفرَنٛٹ قٕسمٕکۍ الگ الگ ویٚرایٹی یا پنٕنہِ سِٹیٹٕکۍ سپیشلی سُپیشَل ڈِشِز تہِ بَناوان یُس تٕم تمہِ دۄہ کھیٚوان تہٕ اٮ۪نٛجاے چھِ کَران اَمہِ علاوٕ چھِ ہولی ہِنٛدوٗ دھرمُک اَکھ فیسٹِوَل یِم یُس رَنٛگَن سۭتۍ گِنٛدنہٕ چھِ یِوان اَمہِ دۄہ چھِ سٲری یِم یِم لوٗکھ چھِ تِم چھِ پنٕنٮ۪ن پنٕنٮ۪ن گَرَن منٛز یا مطلب پنٕنٮ۪ن سوسایٹِیَن منٛز یَکجاہ سَمان تہٕ پَتہٕ چھِ واریاہ زیادٕ رَنٛگ جَمَع کَران پَتہٕ چھِ أکِس بیٚیِس رَنٛگ سۭتۍ رَنٛگ لاگان تہٕ پَنُن فیسٹِول مَناوان اَمہِ علاوٕ چھِ یِم کِرٛسچَنٕز چھِ آسان کِرٛسچَنٕس چھِ کرٛسمَس مَناوان کرٛسمَس چھِ تِم تِم تَمہِ دۄہ چھِ تِم ریٚڈ کَلرٕکۍ پَلو لاگان بیٚیہِ چھِ تِم پنٕنہِ گَرٕ ڈیٚکوریٹ کَران لایٹو سۭتۍ ایٚکسمَس ٹرٛی چھِ بَناوان بیٚیہِ چھِ أکِس بیٚیِس گِفٹٕس وَغیرہ دِوان یِاِتھٕ کٔنۍ چھِ تِم سیلِبریٹ کَران اَمہِ علاوٕ چھِ نَوراتری یِم ہیٚنٛدۍ چھِ تِم چھِ سُہ مَناوان یَتھ منٛز تِم نَوَن دۄہَن پوٗجا وَغیرہ چھِ کَران امہِ علاوٕ چھِ یِم سٲنۍ سِکھ چھِ آسان سِکھ دوس تِم چھِ پَنٕنۍ بَسَنٛت بیساکی وغیرہ یِم تِم ہِوِۍ فیسٹِوَلٕز لوڑی وغیرہ فیسٹِوَلٕز مَناوان آ بیٚیہِ چھِ اَمہِ دۄہ مطلب اَصٕل اَصٕل کھیوٚان چیوٚان کھیٚہ زیاد کھۄتہٕ زیادٕ چھِ تِم یۄس یِم فیسٹِوَلٕز چھِ آسان تِمَن چھِ منٛز چھِ زیادٕ کھۄتہٕ زیادٕ گُڈ فُڈٕے یِوان کھٮ۪نہٕ یُس کھٮ۪ن چٮ۪ن سۭتی چھِ زیادٕ تِم پَنُن یُس فیسٹِولٕز چھِ تِم زیادٕ ہٮ۪کان أسۍ ؤنِتھ کہِ اَسہِ کوٚر سیٚلبریٹ